ہاں یُس حظ یہِ مطلب یُس پٮ۪ٹرول حظ چھِ تَتھ یُس حظ مطلب یِم پونٛسہٕ ہُریٛو تمہِ وجہ سۭتۍ حظ گوٚو واریاہ زیادٕ نۄقصان أسۍ حظ چھِنہٕ ہٮ۪کان وۄنۍ تِتھ کَنَن نیٖرِتھ تِنہٕ کِہیٖنۍ کیٛازِکہِ أسۍ حظ چھِ سٲنۍ اَسہِ اَسہِ حظ چھِنہٕ تیٖژاہ بَجَٹ تِنہٕ آسان کِہیٖنۍ ییٚمہِ حِساب أسۍ اٮ۪فٲٹ چھِ ہٮ۪کو سُہ تہِ کٔرِتھ تہٕ پَتہٕ حظ چھِ اَسہِ حظ چھِ مطلب واریاہ زیادٕ مُشکلات گژھان ییٚلہِ پٮ۪ٹرول کہِ وجہ سۭتۍ کیٛازِکہِ پٮ۪ٹرول حظ چھِ واریاہ زیادٕ درٛوٚگیٛومُت بیٚیہِ یُس حظ مطلب کہِ یُس حظ یہِ مطلب دٔہ ؤہ چھِ یِمَن ہُنٛد حظ یِمَن چاہے سُہ گاڑٮ۪ن ہُنٛد آسہِ ہا یا بایکَن ہُنٛد آسہِ ہا یا کینٛہہ تہِ امۍ کہِ وجہ سۭتۍ حظ گوٚو سٲنِس یُس حظ اٮ۪نوارَمٮ۪نٛٹہٕ چھُ تَتھ پٮ۪ٹھ حظ پیوٚ واریاہ زیادٕ اٮ۪فٮ۪کٹہٕ کیٛازِکہِ امہِ سۭتۍ حظ گٔے واریاہ طرح طرح گُلابل وارمِنٛگ حظ گٔے بیٚیہِ حظ گٔے امہِ سۭتۍ حظ پیٚیہِ واریاہ زیادٕ لوٗک بٮ۪مار حظ پیٚیہِ مطلب ژاس حظ گٔے زُکام حظ گوٚو یہِ واریاہ زیادٕ پُلیوٗشَن حظ گوٚو پھٲلیٛو واریاہ زیادٕ یہِ اَمکہِ وجہ سۭتۍ حظ پھٲلیٛو واریاہ زیادٕ سٲنِس اِنوارَمٮ۪نٛٹَس منٛز ییٚمہِ دہ سۭتۍ یہِ زیادٕ کھۄتہٕ زیادٕ اگر حظ یہِ یِم دہ مطلب یہِ کَم گژھِ تمہِ کہِ وجہ سۭتۍ حظ ہٮ۪کہِ واریاہ زیادٕ چینٛجِز یِتھ یَتھ اٮ۪نوارَمٮ۪نٛٹَس نَتہٕ کہِ نَتہٕ حظ چھِ واریاہ زیادٕ مُشکل سون یہِ سٔروایو کَرُن سون زِندٕ روزُن حظ چھِ واریاہ زیادٕ مُشکل مُشکل امۍ یِمو دہو وُہو سۭتۍ